ییٚلہِ أسۍ گۄڈنِچ ڈرایِنٛگ چھِ کَران تمہِ ساتہٕ چھِ اَسہِ واریاہ غلطی گژھان یِتھ پٲٹھۍ زَن أسۍ چھِنہٕ پٮ۪نسَل وٮ۪نسَل تہِ تھاوان سیوٚد پٲٹھۍ کینٛہہ أکسٕے جَگہَس پٮ۪ٹھ اَسہِ چھِنہٕ أتھی یِوان تِم پٮ۪نسَل کیٛاہ چھِ بیٚیہِ چھِ أسۍ گَردَن واریاہ ہُیور تھاوان ییٚمہِ ساتہٕ أسۍ ڈرٛایِنٛگ چھِ کَران یہِ چھِ آسان اَسہِ واریاہ بٔڑ مِسٹیک تہٕ بیٚیہِ چھِ أسۍ ییٚلہِ کَلَر کَلَر کَران تَتہِ چھِ أسۍ واریاہ رنٛگ کَران تہٕ یُس لاینہِ نٮ۪بَر تہِ چھُ گژھان سُہ تہِ چھِ اَسہِ مِسٹیک اَسہِ پَزِ گۄڈٕ کُنہِ الگ شیٖٹَس پٮ۪ٹھ پرٛیکٹِس کَرٕنۍ دہَن دۄہَن لَگ بَگ تہٕ اَتھ گژھِ سٲنۍ ڈرٛایِنٛگ اَصٕل